آ بالکُل یُس زَن مےٚ ٹرٛک چھُ اَکھ کوٚرمُت توسہٕ مٲدان سایڈٕ فرٛام ڈِسٹِرٛک بَڈگام یہِ چھُ ٹرٛٮ۪ک گژھان سِٹاٹ سُدھارَن پٮ۪ٹھٕ تہٕ واتان چھِ اَسہِ بانڈَر سَر تانۍ یہِ چھُ اورٕ پونٛچھ تہٕ راجوری سۭتۍ یِوان اَتھ سۭتۍ سۭتۍ ٹرٛٮ۪ک کَران کَران یُتھُے واتان چھِ أسۍ اَتھ مقامَس پٮ۪ٹھ بانڈَر سَر یہِ چھُ اَکھ لیک اَکھ تہٕ اَتہِ چھِ اَکھ واقع سَپدمُت یِتھ کٔنۍ زِ راجوری پونٛچھ پٮ۪ٹھ چھِ آسان درٛامٕتۍ باراتی تِمَن چھُ آسان گژھُن مَہراز مہرٕنۍ چھُ نیران اَتہِ یِم چھِ اَمی لٮ۪کہٕ کِنۍ گُزران تہٕ اَتٮ۪تھ چھِ یِمَن اَکھ واقع پیش یِوان یِم چھِ اَتھ لیکَس منٛز یعنی پھٔٹِتھ گژھان یہِ واقع چھُ مےٚ بوٗزمُت أتھۍ ٹریک کَران کَران چھِ مےٚ سَمکھان راجوری ہِنٛدۍ کینٛہہ بکٕروال تہٕ کینٛہہ تِم اَشخاص تِم شَخص یہِ یِمَن نِش بہٕ یہِ واقع بوزان چھُس تہٕ تِہُنٛد یُس زَن رہن سہن چھُ تِہُنٛد یُس زَن وۄتھُن بِہُن چھُ تِہُنٛد یُس زَن کھیٚون کھٮ۪ن چٮ۪نُک حِساب کِتاب چھُ سُہ چھُ بالکُل تِتھُے تِمَن منٛز چھنہٕ کٕہٕنۍ تہِ سقافتی یلہٕ گار گوٚمُت تِمَن منٛز چھنہٕ کٕہٕنۍ تہِ سقافتی چینٛج گمٕژ یعنی تِمَن چھُ بالکُل سُے کَلچَر یُس زَن تِمن پوٚت کالہِ پنٛنٮ۪ن پیٖرَن ہُنٛد اوس پنٛنٮ۪ن جَدَن ہُنٛد اوس تِتھَے کٔنی چھِ تِم کھٮ۪وان چٮ۪وان تِتھَے کٔنی چھِ تِم بالکُل صاف او شِفاف پٲٹھۍ پَنٕنۍ زندگی بَسر کَران تہٕ تِمَن سۭتۍ کَتھ کَران کران گوٚو یہِ انداز زِ تِم چھِ پَننِس ثقافتَس پَننِس کَلچَرَس زوٗ تہِ جانَس سۭتۍ لول بَران تِم چھِنہٕ زٕہٕنۍ تہِ پَنٛنِس کَلچَرَس یا پنٛنہِ مادری زبانہِ زَخ واتناوان تِمَن سۭتۍ کَتھ کَران کَران گوٚو دِل سٮ۪ٹھاہ شاد